ہٮ۪لو سلامُ علیکُم مےٚ دیُت حظ محمد أمیٖنَن نَمبَر تُہُنٛد حظ تُہۍ چھُو نا اٮ۪لَکٹریشَن آ تۄہہِ ٲسٕو نا تِمَن کٲم حظ کٔرٕمٕژ تہٕ تٔمۍ دُیتیو مےٚ چون نمبر مےٚ کٔرٕن پَسنٛد سۄ کٲم مےٚ دوٚپ تٔمِس ہے یہِ أمۍ سُنٛد نمبَر گژھِ مےٚ تہٕ مےٚ تہِ ٲسۍ کَرٕناوٕنۍ یہِ فِٹِنٛگ اَہَن حظ اۭں مےٚ ہیٚژیو تٔمسٕے نَمٛبَر نہ اَسہِ چھِ نوٚو حظ بنومُت اَسہِ چھِ سِلیب تراونہِ پایپہٕ آ پتہٕ چھِ أندٕرۍ لاگٕنۍ سُچ وُچ آ ٹھیٖک تٔمِس وَنیو میے تٔمِس وَنیو میے شاٹ حظ گومُت اَسہِ اوس أمۍ برونٛٹھ اَکھ حظ آمُت تٔمۍ ٲسۍ لٲجِمٕژ تَتھ خبر کمزور تار ٲسنَس لٲجِمٕژ کیٛاہ ٲسنَس اَتھ گوٚو سورٕے شاٹ ؤنۍ اَنیو سُہ بیٚیہِ تہِ تٔمۍ وُن ہے مےٚ چھِنہٕ یِوان حِسابٕے سُہ ژاو سُہ چھُنہٕ فونٕے ؤنۍ تُلان اَسہِ باسیو سُہ نابہٕ کارٕے چھُنہٕ أمی فون تُلان

ہے پونٛسَن ہُنٛد حظ چھِنہٕ اَہَن حظ صحیح صحیح مگر جِناب پونٛسَن ہُنٛد چھِنہٕ ٹینشَن حظ کیٚنہہ اَگر ژےٚ ساس واتی بہٕ دِمہٕ بہہ شیٚتھ مگر کٲم گژھِ صاف گَژھٕنۍ یہِ گژھِ نہٕ گژھُن بیٚیہِ کیٚنہہ یہِ تٔمۍ کوٚر اَگر شام کہ ٹایمٕے یِیُو شیٚیہِ بَجہِ پتہٕ چھُس بہٕ آسان گَرٕ پگاہ یِی تَو پگاہ یِی تَو ییٚمہِ وِزِ تۄہہِ خۄش ییٚمہِ وِز تہِ یَلہٕ ٲسیُو مگر شام پَتٕے یا صُبحَن دَہَن تانۍ پگاہ نہ شام مَکلِتھ یِیٖزیٚو تہٕ بہٕ آسہٕ گَری تُہۍ تہِ مَکلٲیُو پَنٕنۍ کٲم تُہۍ دِیُو پتہٕ یَتھ نظر مےٚ دَپیُو کیٛاہ کیٛاہ سامان چھِ اَنُن بہٕ تھاوَو أنِتھ سُہ سامان ہے شا ؤنۍ چھِ أسۍ کٔرمٕژ ؤنۍ چھِ اَسہِ کٔرمٕژ کٲم اَسہِ چھِ ڈرٛیکٹ تھاومٕژ ؤنۍ تار تَتھ پٮ۪ٹھ تُلمٕتۍ لَمپ تہٕ ہیٖٹَر اَکھ بَس تارٕے اچھا

ٹھیٖک چھِ ٹھیٖک چھِ مگر ییٖزیٚو ضروٗر جِناب ہے بَس صحت شُکریہ چلو تیٚلہِ چلو بِہیُو رۄبَس سوال چلو سلامُ علیکُم